بہٕ چھَس پنٛنہِ زِندگی منٛز چھَس بہٕ دِوان پنٛنِس فیملی زیادٕ مطلب ویلیوٗ تھاوان پنٛنٮ۪ن دوستَن وٮ۪سن تھاوان ویلیوٗ مگر ساروی کھۄتہٕ زیادٕ یا رِشتہٕ دارَن تہِ چھِ تھاوان وارِیاہ مطلب ویلیوٗ مگر ساروی کھۄتہٕ زیادٕ یُس مےٚ ویلیوٗ چھَس تھاوان بہٕ چھَس تھاوان پَنٛنِس مٲلِس ماجہِ یا بٲیِس پَننِٛس مگر کیٛازِکہِ مطلب اَگر مےٚ مطلب چھُنَہ مطلب کَش مطلب اِنٛگلِش پٲٹھۍ چھِ وَنان ٹروٗ لَو کٲشُر پٲٹھۍ چھِ وَنان مطلب سُہ پٔزۍ پٲٹھۍ آسُن کٲنٛسہِ ہُنٛد مُحبت ملب سُہ پوٚز محبت یا سچہِ سچ مطلب سُہ سچایی ہِنٛد محبت اگر مےٚ پٔزۍ پٲٹھۍ محبت وٲڑ چھُنَہ مطلب محبت اکھ لفظ چھُ اگر مےٚ محبت لفظس پٮ۪ٹھ اگر مےٚ پٔزۍ پٲٹھۍ بروس چھُنَہ سُہ چھُ مےٚ سُہ چھُ مےٚ تَوے بروسہٕ کہِ مےٚ چھُ پَنٛنِس مٲلِس ماجہِ پٮ۪ٹھ وٕچھمُت سُہ سُہ چھُ پوٚز آسان مطلب ٹروٗ لَو چھُ پوٚز اگر مےٚ چھُ تَتھ پٮ۪ٹھ تَوے گوٚمُت بروسہٕ ییٚلہِ مےٚ پَنٛنِس مٲلِس ماجہِ ہُنٛد پیار مِلیو مطلب بہٕ چھَس پنٛنِس مٲلِس ماجہِ وارِیاہ ویلیوٗ تھاوان مطلب مطلب مےٚ چھُ پَنٛنہِ ممی ہُنٛد تہِ وارِیاہ پَنٛنِس مٲلۍ سُنٛد تہِ وارِیاہ اللہ تعالیٰ تھٲیِن تِمن صحت یاب آمیٖن ہمیشہِ ہر کٲنٛسہِ بَچَس پوٗشِن پنُن مول موج کیٛازکہِ یہِ رِشتہٕ چھُ تیوٗتاہ اونوُکھ آسہِ تیوٗتاہ مطلب آسان مطلب نازُک تیوٗتاہ مطلب یہِ چھُ اَتھ منٛز چھُ نَہ چھُ آسان کیٚنٛہہ لالٕچ نہ چھِ اَما چالکھی کیٚنٛہہ نَہ چھِ اَمژ کیٚنٛہہ خۄد غرضی نَہ چھِ اَمژ اَپُز کیٚنٛہہ یا مطلب زَن بٲے سُنٛد تہِ چھُ مےٚ وارِیاہ مگر برونٛٹھ برونٛٹھ ییٚلہِ پَکان چھِ ییٚلہِ مطلب اِنشاء اللہ میٛٲنِس بٲیِس خانٛدَر کَران پَتہٕ چھِ تھوڑا پَتہٕ یِنۍ ضٔروٗری تٔمِس یِنٕے کۭژاہ فرقہٕ مگر بیٛاکھ اِنسان ییٚلہِ یِوان چھُ تٔمۍ سٕنٛدۍ سۭتۍ چھُ بیٚکِس یِوان یہِ فرکھ چھےٚ گژھان وارِیاہ مطلب چھُ یِوان مگر مٲلِس ماجہِ یُتھ درد چھُ آسان پَنٛنِس اولادَس خٲطرٕ سُہ چھُنہٕ مطلب آسان ملب سُہ چھُنہٕ مےٚ وٕچھمُت آز تام کٲنٛسہِ نہ کٲنٛسہِ رِشتہٕ نہ کٲنٛسہِ فرٮ۪نٛڈ وٮ۪سَن منٛز نہ مطلب وٮ۪سہٕ تہِ چھےٚ مےٚ وارِیاہ مطلب تِمَن تہِ چھُ میون وارِیاہ زیادٕ مگر زیادٕ چھَس بہٕ دِوان پَنٛنِس مٲلِس ماجہِ یہِ ویلیوٗ مطلب ہر کُنہِ جایہِ مطلب یہِ رِشتہٕ باسیو مےٚ مطلب ییٖژاہ مےٚ زن مطلب مےٚ گٔے ونۍ پٕنٛژٕ شَتوُہ ؤری گٔے مےٚ گۄڈٕ ٲسٕس لۄکچارَس بہٕ مطلب پاگلٕے تھوڑا آسان چھُ بَچپَنَس منٛز تِفلہٕ ٹایپٕے مَگر پَتہٕ ییٚلہِ بَڑان چھُ اِنجیٖنٔرِنٛگ منٛز ییٚلہِ بہٕ ٲسٕس یُنورسٹی منٛز ژایَس بہٕ یُنِورسٹی مطلب کَشمیٖر یُنورسٹی منٛز ییٚلہِ مےٚ کوٚر اِنجیٖنٔرِنٛگ پٔرم تَتہِ باسیو مےٚ لُکھ کیٛاہ چھِ خۄد غرضی کۭژاہ چھا ملب مےٚ باسیو پَتہٕ مٲلِس ماجہِ ہُنٛد رِشتیا چھُ پوٚز مطلب اگر پٔزۍ پٔڑۍ محبت اگر کَرو نہٕ أسۍ لفظَس منٛز پیش تَتھ ہٮ۪کہٕ بہٕ ؤنِتھ مطلب سچہِ محبت پوٚز یُس محبت یُس پٔزی محبت چھِ آسان سۄ اگر بہٕ کَرنا سۄ چھےٚ میٲنِس مٲلِس ماجہِ ہُنٛد مطلب غرض یہِ کہِ اللہ تعالیٰ تھٲے وَنۍ ہر کٲنٛسہِ مٲلِس ماجہِ اوٚر جان اوٚرجان آمیٖن آمیٖن سُما آمیٖن شُکریہ